زٕ ٲٹھ زٕ ساس کُنوُہ پانٛژھ نَو زٕساس ترٛیٚوُہ سَتھ شےٚ سَتھ زٕ ساس اَرداہ ٲٹھ نَو زٕ ساس اَکہٕ وُہ پانٛژھ ٲٹھ زٕ ساس زٕتووُہ